آ مےٚ چھِ پٔرمٕژ اکھ بُک یَتھ ناو چھُ یو کین وِن گۄڈٕنیٚتھ باسیٚو مےٚ کہِ یہِ آسہِ نہ اَصٕل بُک کِہینۍ اَتھ آسہِ نہٕ کانہہ مَزے مطلب یہِ آسہِ بورِنگ مےٚ اوس بوٗزمُت اَمیُک ناو واریاہن فرینڈن نِش تِم ٲسۍ ونان یہِ چھِ اَصٕل بُک کیاہ تٲم مَگر مےٚ باسیٚو نہٕ کِہینۍ مَگر یتُھے مےٚ پٔر سۄ بُک مطلب مےٚ باسیٚو کہِ مطلب اَتھ منٛز چھُ کیاہ تانۍ بہٕ ہیٚچھِ اَتھ منٛز کیاہ تانۍ اَتھ منٛز چھُ یہِ وَنان کہِ زندگی منٛز چھُ نہٕ کِہینۍ کِہینۍ چیٖز کِہینی چھُ نہٕ مطلب اِمپاسِبٕل کٔہینۍ چیٖز چھُ مطلب ہر کانٛہہ چیٖز چھُ مُمکِن ییٚلہِ أسۍ تَتھ پٮ۪ٹھ مطلب فوکس کرو بیٚیہِ چھُ یہِ اَتھ منٛز وَنان کہِ زندگی منٛز کِتھ کٔنۍ ہیٚکو مطلب سَکسیس فول گٔژھِتھ بیٚیہِ ہمیشہٕ گژھِ مطلب زندگی منٛز گژھ آسہِ أسۍ گژھو باقین کَنٹرول کَرٕنۍ نہ کہِ اَسہِ گژھِ کانہہ کَنٹرول کَرٕنۍ پتہٕ مےٚ باسیٚو مطلب یہِ چھُ واریاہ بُک اَمہِ سۭتۍ گٔے اَصٕل پٲٹھۍ میٲنۍ مطلب مےٚ ہیٚوچھ اَتھ منٛز کیٚنٛہہ